مےٚ چھُ ناو محمد سلیٖم بٹ بہٕ چھُس روزان بُمَے سوپورَس منٛز یُس زَںگیٖرَس منٛز چھِ یُتھ یَتھ ڈِسٹِرٛک بارہمولَس یُس ڈِسٹِرٛک بارہمولاہَس اندَر سَپ یِوان چھِ چوٗنٛکہ یُس یہِ بُمَے سون چھُ یہِ چھِ واریاہ ٹیٚوٗرِسٹ پلیس یور چھِ ٹیٚوٗرِسٹِز یِوان نٮ۪برٕ پٮ۪ٹھ حظ اور ییٚتِکۍ یِم روڈ پوڈ چھِ تِم چھِ واریاہ زیادٕ خوٗبصوٗرت ییٚتہِ چھ جنٛگلات اسہِ ییٚتہِ چھِ اسہِ واٹَر باڑیٖز یعنی آبہٕ شار چھِ اَسہِ ییٚتہِ اور یِم ییٚتِکۍ لُکھ چھِ یِم چھِ واریاہ زیادٕ محبتی اور چوٗنٛکہ بہٕ چھُس گَرِ کُنٕے لٔڑکہٕ مٲلِس مےٚ چھِ ترٛےٚ بیٚنہِ مےٚ چھِ گَرَس اندَر بہٕ چھُس بِزنٮ۪س مین میون کار چھِ میوٕ کار مےٚ سۭتۍ چھِ واریاہ اٮ۪مٕپلاے کٲم کَران اور گَرِ چھِ شُکُر الحمدُاللہ گَرِکۍ تہِ چھِ عزت کَران اور مےٚ چھِ پوٚرمُت پوسٹ گرٛیجویشَن چھِ مےٚ کٔرمٕژ ختم اور بہٕ اوسُس پَران ییٚتہِ أکِس لوکَل سکوٗلَس اَندَر وٮ۪لکِنَس اَندَر یُس واریاہ زیادٕ بہتریٖن سکوٗل چھِ اور شُکُر خۄدایَس کُن پَنٕنۍ روٚپیہِ دَہ چھِ زینان پَنٕنۍ زندگی چھِ اَصٕل پٲٹھۍ گُزاران اور بہٕ چھُس یَژھان کہ ہمیشہ کے لیے گژھ ہا بہٕ یِمَن اَصٕل اَصٕل جایَن گژھُن ٹیٚوٗرِسٹ پٕلیسَن پٮ۪ٹھ یہِ چھِ میون شوق اور بیٚیہِ چھِ مےٚ یہِ شوق کہ بہٕ کَرٕ ہا نہٕ خاندرا پاندرا پانَس کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ یہِ کہ ہمیشہ گژھِ مےٚ آسٕنۍ صفٲیی صفٲیی چھِ بوٚڈ چیٖز آسان تِکیازِ مےٚ چھِ تِم لُکھ پَسنٛد کِہیٖنۍ یِم گندٕ آسَن مےٚ گژھِ پٔر ڈے سرٛان آسُن پٔر ڈے گَژھِ مےٚ آسُن پٔرفیوٗم مٔتھِتھ ہُہ یہِ وغیرہ مےٚ گژھن پٔر ڈے آسٕنۍ پَلو بَدلاوان چھُس بہٕ بیٚیہِ گژھِ مےٚ گٲڑۍ آسٕنۍ واریاہ صاف حظ لیکن یُس نہٕ صاف چھُس تھاوَن کِہیٖنۍ تہِ نہٕ اور بیٚیہِ چھِ معاملہٕ یہِ کہ مےٚ چھِ پِتُر بوے ییٚمِس فاضِل ناو چھِ سُہ چھُ واریاہ عزت کَران مےٚ تٔمِس چھُ واریاہ میوٚن پرٛیٚشَر ڈَر چھُس سُہ چھِ پَران تہِ اَصٕل اور میٛٲنۍ گَرِکۍ چھِ مےٚ واریاہ عزت کَران میٛٲنۍ پیٚچیٚن چھِ واریاہ زیادٕ مےٚ رَچھان ماجہِ ہِنٛدِ کھۄتہٕ اور مےٚ چھِ پَنٕنۍ دوستہٕ تہِ یِم مےٚ سۭتۍ کٲم تہِ چھِ کَران تِم تہِ چھِ واریاہ عزت کَران مےٚ اور صبحٲے چھُس بہٕ نیران شامَن چھُس بہٕ یِوان واریاہ ؤرٕک لوڑ چھِ مےٚ اور بوٚڈ اَکھ چیٖز چھِ یہِ کہ مےٚ یُس ایج چھِ وٕنکٮ۪نَس سُہ چھِ اَٹھووُہ ؤری اور وٕنہِ چھِ نِکاح گژھنَے مے اور بہٕ چھُس نہٕ یَژھان تہِ وٕنہِ نِکاح کَرُن کِہیٖنہٕ تہِ نہٕ ییٖتِس کالَس نہٕ ٲٹھ داہ ؤری گژھن بیٚیہِ تمہِ پَتہٕ کَرو نِکاح بیٚیہِ گژھِ پِتٕر بٲیِس مےٚ گۄڈنٮ۪تھ نِکاح گژھُن یٔمۍ سٕنٛز دعوتہ وعوتہ بہٕ اَصٕل پٲٹھۍ کھٮ۪مہٕ